پانٛژھ ڈیٹ یِم مےٚ یاد چھِ مطلب پانٛژھ تٲریٖخ یِم مےٚ یاد چھِ سُہ چھُ تُرٛواہ جُلاے کُنوُہ شیٚتھ اَکتٕرٛہ تُرٛواہ اگست کُنوُہ شیٚتھ سَتنَمَتھ تٕرٛہ جُلاے کُنوُہ شیٚتھ نَمنَمَتھ أزیُک تٲریٖخ گوٚو اَکتٕرٛہ جُلاے زٕ ساس ترٛووُہ وُہ مارٕچ کُنوُہ شیٚتھ تہٕ وُہ